یِم تہِ دۄہ کھوتہٕ دۄہ نَیہِ ترقی چھِ گژھان سایٚنس کہِ طرفہٕ تِم چھِ واریاہ کارگر گژھان صٲبِت أکِس عام اِنسانَس خٲطٔرسُہ چاہے کُنہِ تہِ جایہِ ہُند ٲسِنۍ کُنہِ تہِ جایہِ ہُند باشند آسِنۍ سُہ کُنہِ تہِ جایہِ ٲسِنۍ روزان تٔمِس خٲطٔر چھُ یہِ واریاہ گژھان کار کُن سُہ دۄہن سُہ کینٛہہ چیٖز چھُ کیٚنٛہہ ترقی کرِ سایٚنَسن یِم کُنہِ جایہِ چھِ کُنہِ مطلب مَزہبی مَزہبی جاین آسن فار ایٚک یَتھ منٛز یِوان چھُ آرٹِفِشل اِنٹیلجینس آرٹِفِشل اِنٹیلجینس چھُ یہِ چھُنہٕ جٲیِز کِہینۍ نہٕ اَگر أسۍ وُچھو مَزہبی لِحاظ اِسلام کِس مزہبَس منٛز چھُنہٕ یہِ جٲیِز کِہینۍ